گۄڈنِچ جاے حظ چھِ اَمبرناتھ گۄپھایہِ حظ چھِ تَتہِ بیٛاکھ حظ گٔیے ماتاویشنو دیوی جموں بیٚیہِ حظ گوٚو اجمیٖر شریٖف اگر ہِندوٗوَن ہِنٛز کَتھ کَرو واریَہو مُلکو پٮ۪ٹھ چھِ یوان أڑۍ حظ چھِ یِوان پایدَل أڑۍ حظ چھِ یِوان گاڑٮ۪ن منٛز أڑۍ حظ چھِ یِوان جَہازَن منٛز تِم حظ چھِ واتَان تور دَ دَرشَن کَرنہِ اَمبرناتھ گۄپھِ پٮ۪ٹھ حظ تَتہِ حظ چھِ تِم واریاہ دان وان کَران تِم حظ چھِ تَتہِ دَرشَن کَران تِہُنٛز یاترٛا حظ چھ آسان دۄن رٮ۪تَن دۄیہِ رٮ۪تہِ باد حظ چھِ تِم تَتہِ وَسان بیٚیہِ حظ چھِ ماتاویشنو دیوی جموں تور تہِ حظ چھِ واریاہ مُلکو پٮ۪ٹھ یِوان ہِندوٗ تِم حظ چھِ واتان تور دَرشَن کَرنہِ اگر مسلمانَن ہٕنٛز کَتھ کَرو تِم حظ چھِ گَژھان اجمیٖر شریٖف اجمیٖر شریٖف حظ چھِ تِم گژھان واریَہو مُلکو پٮ۪ٹھ چھِ واتان تور تَتہِ حظ چھِ تِم کَران نِیاز وِیاز کَران تَتہِ اجمیٖر شریٖف کٲنٛسہِ چھِ آسان کینٛہہ خایِش تِم حظ چھِ تور واتان تِم حظ چھِ تَتہِ پوٗرٕ کَرناوان بیٚیہِ حظ چھِ گولڈن ٹٮ۪مپٕل سُہ حظ چھِ اَکھ سِکَن ہُنٛد تَتہِ توڑ تہِ حظ چھِ واتان ہِندوٗ تہِ مُسلم تہِ تَتھ جاے پٮ۪ٹھ تور حظ چھِ واریَہَن مُلکو پٮ۪ٹھ تہِ واتان تَتہِ کَران أڑۍ حظ چھِ ٹیوٗرَس گژھان أڑۍ حظ چھِ دَرشن کَران سُہ حظ چھِ تَتہِ سِکَن ہُنٛد